السلامُ علیکُم بہٕ حظ چھَس سُمٛبَل بہٕ حظ چھَس بہٕ حظ چھَس سُمٛبلہٕ روزان اَسہِ حظ چھِ ییٚتہِ ہسپتالَس ہسپلاتَس نزدیٖک پارَک پارَک ہسپلاتَس نزدیٖک چھِ پارَک ییٚتہِ حظ چھِ سٲنۍ أزِکۍ نَوٕ نَوجَوان کِرکَٹ گِنٛدان یِمَن حظ چھِ امہِ سۭتۍ وَرزش گژھان نَرٮ۪ن زنٛگَن اگر حظ اسہِ کانٛسہِ آسہِ کانٛسہِ آسہِ کَلسٹرال تٔمِس تہِ حظ چھُ سُہ دوران دوران ژلان اگر حظ کانٛسہِ آسہِ کَلسٹرال تٔمِس تہِ حظ چھُ یہِ دوران دوران ژلان ییٚتہِ حظ چھِ واریاہ بَچہٕ اَتھ پارکہِ منٛز ہسپتالَس نزدیٖک گِنٛدان بیٚیہِ حظ چھِ واریاہ واریاہ بَچہٕ ییٚتہِ گِنٛدان اگر حظ کانٛسہِ کَمرَس دود چھُ آسان تٔمِس تہِ حظ چھُ ژلان تٔمِس تہِ حظ چھُ یہِ ژلان بیٚیہِ حظ چھَکھ نَرٮ۪ن زَنٛگن گژھان وَرزِش ژلان اگر حظ کانٛسہِ کَلَسٹرال آسہِ تٔمِس تہِ حظ چھِ یہِ دورِ دورِ سۭتۍ ژلان بیٚیہِ حظ چھِ أزِکۍ نَوجَوان نَوجَوان وَردِش کران نَزٕ حظ چھِ أزِکۍ نَوجَوان جِم کرنہِ گژھان تِمَن تِمَن تہِ حظ چھُ أمۍ سۭتۍ یہِ ژلان بیٚیہِ حظ چھِ کران کٲم بیٚیہِ حظ چھِ أمۍ سۭتۍ دورٕنہٕ سۭتۍ یِہ ہا یہِ یہِ کَلسٹرال بُلَڑ پیشَر ژلان بیٚیہِ حظ چھِ نَرٮ۪ن زنگَن وَردِش گندان بیٚیہِ حظ چھِ أسۍ اَکھ چھکہٕ تراوان تَتھ حظ چھِ یَکہٕ یَکہٕ وَنان تمہِ دورنہٕ سۭتۍ تہِ تہِ حظ چھِ یِم دٲدۍ تہٕ وٲدۍ ژلان بیٚیہِ حظ چھِ وَنٛدَس منٛز وَنٛدَس منٛز حظ چھِ ییٚلہِ حظ نَبہٕ دۄر چھِ آسان تمہِ دۄہ تمہِ دۄہ تہٕ حظ چھِ أسۍ سٲنۍ جوان یہِ والی بال گِنٛدان تمہِ دورٕنہٕ سۭتۍ تہِ حظ چھِ صحت صحت تنٛدرُست روزان صحت ٹھیٖک روزان دورنہٕ سۭتۍ تہِ حظ چھُ صحت روزان ٹھیٖک بیٚیہِ حظ چھُ خوٗن دورٕ کران صحت روزان ٹھیٖک بیٚیہِ حظ چھِ أزِکۍ نَوجَوان یہِ والی بال گِنٛدان بیٚیہِ حظ چھِ دُکانَو پٮ۪ٹھٕ دُکانَو پٮ۪ٹھٕ کَرَم بورڈ اَنان بیٚیہِ حظ چھِ تِم آسان تِمَن اَتھ مٲدانَس منٛز کَرَم بورڈ گِنٛدان یِم حظ چھِ دُکاندارَو سۄلبہٕ سۄلب تھٲیمٕتۍ بیٚیہِ حظ چھِ أزِکۍ سٲنۍ نَوجَوان اَتھ سُمٛبَل پارکِہ منٛز ہسپتالَس نِشہٕ کَرَن بورڈ گِنٛدان بیٚیہِ حظ چھِ نَبہٕ دوٚر ییٚلہِ آسہِ آسان وَنٛدَس منٛز جَوانَن جَوان جَوان حظ چھِ گِنٛدان بیٚیہِ حظ چھِ یِم والی بال آسان گِنٛدان امہِ سۭتۍ تہِ حظ چھُ صحت روزان تَنٛدرُست صحت حظ چھِ اصٕل روزان خو خوٗن حظ چھُ دورٕ کران نَرٮ۪ن زَنٛگَن حظ چھِ وردِش ورزش گژھان بیٚیہِ حظ چھِ یِمَو دورَو سۭتۍ کَلسٹرال کَلسٹرال ژلان بیٚیہِ حظ چھِ یِمَو دورَو سۭتۍ بُلَڑ پریشرَس فرق گژھان اورٕ یور خوٗن کران کانٛسہِ اگر أنٛدرٕ فیٹٕس آسہِ سۄتہِ حظ چھِ یِمَو چَکرَو سۭتۍ ژلان بیٚیہِ حظ چھِ یِم سٲنۍ نَوجَوان اَتہِ کِرکَٹ آسان گِنٛدان یِم حظ چھِ واریاہ تریش چیٚوان یِم حظ چھِ واریاہ اصٕل امہِ دَو دوِ سۭتۍ روزان بیٚیہِ حظ چھِ یِم بیٚیہِ حظ چھِ یِم وَنٛدَس منٛز آز کَرَم بورڈ آسان اَتھ پارکِہ منٛز گِنٛدان یِم حظ چھِ دُکانَو پٮ۪ٹھ اَنان امہِ سۭتۍ حظ چھُ صحت اَصٕل پٲٹھۍ روزان امہِ سۭتۍ حظ چھُ خوٗن دورٕ کران یہِ حظ چھِ صحت خٲطرٕ اَصٕل روزان بیٚیہِ حظ چھِ اگر کَلَسٹرال آسہِ سُہ تہِ حظ چھِ یِمَو دورَو سۭتۍ ژلان بیٚیہِ حظ چھِ وَنٛدَس منٛز تہِ أزِکۍ نَوجَوان سٲنۍ اَتہِ والی بال گِنٛدان بیٚیہِ حظ چھِ نَوجَوان کِرکَٹ گِنٛدان امہِ سۭتۍ حظ چھِ وَرزش گژھان